اَگر أسۍ گاندَربَلَس مَنٛز کَتھ کَرَو گاندَربَلٕچ کَتھ کَرَو گاندَربَلَس مَنٛز چھِ واریاہ یِتھۍ کَلچَرَل پریٚکٹِسِز یِم سیم طٔریٖقہٕ یا ہِوی طٔریٖقہٕ مَناونہٕ چھِ یِوان فار ایٚگزامپٕل اَگَر أسۍ کَتھ کَرَو ٮسٲنۍ خانٛدَر گاندَربَلَس مَنٛز چھُ خانٛدَر ہَر کانٛہہ کوٚمنِٹِی ہِندٮ۪ن یا اَکی طٔریٖقہٕ کَران یعنی کہِ سٲنِس خانٛدرَس مَنٛز چھُ آسان مٲنٛزراتھ چھُ آسان ییٚنہِ وول چھُ آسان یَتھ مَنٛز مٲنٛزرٲژ مَنٛز گیٚوَن وول یا پانہٕ تہِ گَرٕ گیٚوان چھِ یا أسۍ کَتھ کَرَو سانہٕ وازوانٕچ أکسی ترامہِ ترامِہ پٮ۪ٹھ ژور کھیاوٕنۍ یمہِ سۭتۍ میل جول چھُ بَڑان یا ہَمساے چھِ آسان رِشتہِ دارَن چھُ یِوان بُلاونہٕ تہٕ ہَمساے تہِ چھُ آسان یا کانٛہہ صِرف نہٕ کینٛہہ کھیٚنی یوت یِوان پَلزٕنۍ تہِ کٲم کَرنَس تہِ تکیازِ اگر أسۍ وٕچھو سون کَلچَرٕے چھُ کٔشیٖر ہُنٛد کَلچَرٕے چھُ واریاہ اَصِل کَلچَر کیاز کہِ زیاد تَر چھُ یِوان اَتھ چھُ یِمَن چیٖزَن پٮ۪ٹھ چھُ یِوان یِم ہَمساے چھِ تِم تانۍ چھُ آسان اَکھ أکِس پَلزان بِنا بِنا مَطلَب بِنا کُنہِ مَقصَد خٲطرٕ یعنی تَتھ مَنٛز چھَنہِ کانٛہہ تہِ لالٕچ آسان یا اَگر أسۍ کَتھ کَرَو گاندَربَلَس مَنٛز چھِ کینٛہہ کیٛاہ چھِ یَتھ وَنان واریاہ کومنِٹی چھِ یۄس گُجِرۍ کومنِٹی تہٕ چھُ واریاہ گاندَربَلَس مَنٛز تِمَن ہَنٛد خانٛدَر تہٕ سۄ چھِ تم یَتھ طریٖقَس مَنٛز تِمہٕ خاندَر چھِ کَران سُہ پرون کٲشُر کَلچَر بَرابَر سُہ زاںٛپان گُرِس پٮ۪ٹھ مَہراز کَڑن یا مَہراز پَتہِ یِتھ ڈونۍ ڈونۍ پھِٹراوٕنۍ سُہ کَلچر سُہ چھِ اَلگٕے پہچان دِوان سٲنِس گاندَربَل ڈِسٹرٕکَس یا یا اگر أسۍ کَتھ کَرَو کٲنٛسہِ گَرَس اگر نہَ ایٚفوڈیبٕل چھُ آسان کانٛہہ گیٚوَن وول لاگنَس تِم چھِ تَتہِ چھِ تِم أنٛد پٔتۍ ہَمساے یِوان تِم تُمبَکھنارِ وایان یا تِمہٕ تُمبَکھنارِ اَتھہٕ وایان یہِ اَتھہٕ وایان یہِ کانٛہہ تہٕ بٲتھ یۄس تہٕ کٔشیٖر ہنٛز بٲتھ چھُ آسان سۄ وَنان تہٕ باقٕے چھُ رَٹان تہٕ یَتھ مَنٛز سُہ سُہ اکھ اَصِل کَلچَر یا أسۍ وَنو ماہ ماہراز ماہرازَس مٲنٛز لاگٕنۍ یا ماہرازَس اَتھہٕ نَرِ چھَلنہِ سُتہِ چھُ اَکھ پریٚکٹِس یۄس ییٚتہِ کَرنہٕ یِوان چھِ وۄنۍ اگر أسۍ وَنَو زیادٕ تَر چھُ ییٚتہٕ یِوان یِماے خانٛدَر قٕصہِ چھُ سیم یا اگر أسۍ وَنو سُہ خانٛدَر قٕصہِ چھُ سیم وازوان چھُ سے ہِوٕے آسان یا مَہراز کَڑُن مَہرٮ۪ن واپَس اَنٕنۍ سُہ سورٕے سِسٹَم چھُ یا سون کَشمیٖری وازوان یُس چھُ سُہ چھُ مےٚ باسان ہَر کُنہٕ جاے پوٗرِ کٔشیٖر مَنٛز سارنٕے ہیٚوٕے سٲلِم چھِ اَکے طریٖقُک کھیٚوان یعنی کہ أکسٕے ترامہ پٮ۪ٹھ یا آب دِنُک اِکوٹَے پَتہِ أکسٕے ترامہ پٮ۪ٹھ تَتھ پٮ۪ٹھ سَرپوش سُہ